بَچپَنس منٛز ٲسۍ مےٚ واریاہ زیادٕ ٹوٗرِسٹ لگان خۄش یِم تہِ اور ٲسۍ یِوان بہٕ ٲسٕس تِمن سۭتۍ اَگر بہٕ تہِ آسہٕ ہا تِمن جاین گٔمٕژ شہر ٲسۍ أسۍ گژھان مۄگُل گارڈٕنن منٛز یا باقین جاین تہٕ پَتہٕ ڈل لیکَس پَتہٕ ٲسۍ أسۍ تٕم وُچھان تہٕ أسۍ تہِ ٲسۍ گژھان تِمن جاین تہٕ پَتہٕ ٲسۍ أسۍ تِمن سۭتۍ فوٹو تُلان گِندان تِمن سۭتۍ ہُتھ کٔنۍ کران یِتھ کٔنۍ کران تہٕ مَگر اَگر أسۍ أزِچ کَتھ کرو تہٕ خاص لگاو چھُ نہٕ مےٚ تِمن سۭتۍ وۄنۍ روٗدمُت کِہینۍ نہ چھَس بہٕ تِمن کُن سَنٲنی تِم کیاہ کران تِم آیا کیٚنٛہہ تہٕ بہٕ چھَس نہٕ سَنٲنی ٹوٗرِسٹن کُن تہٕ نہ چھُم پسند تہٕ نہ چھُم خرٲن تہٕ کہینۍ نہٕ اَلبتہٕ بہٕ چھَس نہٕ وۄنۍ تِمن کُن سنٲنی تِم پانَس بہٕ پانَس